أسۍ ٲسۍ یِکوَٹے پَران لۄکچارٕ پؠٹھ ٹؠنتَھس تام ٲسۍ أسۍ یِکوَٹے پَران پَتہٕ ییٚلہِ أسۍ ٹؠنتھَس پاس درٛایہِ سُہ گوٚو پَتہٕ نؠبَر بیٚکِس سٹیٹس پَرنہِ تہٕ بہٕ اوسُس پَننِسٕے سٹیٹس پَرن تہٕ سُہ آو پَتہٕ واریاہے مےٚ ٲس تٔمۍ سٕنز دَرٕد ٲس مےٚ تٔمۍ سٕنز واریاہ ماۓ ٲس مےٚ ماے محَبَت اوس اَسہِ تٔمۍ سُند سُہ گوٚو پَتہٕ بیٚیِس سٹیٹس ییٚلہِ سُہ پَرنہِ گوٚو تٔمِس سۭتۍ اوس نہٕ تِتھ کٔنۍ کَنٹیکٹ وَںٹیکٹ گژھان کینٛہہ تٔمِس اوس نہٕ فون کینٛہہ تٔمِس ییٚلہِ فون اوس تٔمِس اوس گرِ تٔمِس اوس سُہ تہِ اوس ہؠکان پَتہٕ گرِکؠن سۭتۍ کَتھ کٔرِتھ واریاہَس وۄنۍ تہِ رؠتَس منٛز رؠتَس منٛز اَکہِ لَٹہِ کُنہِ ساتہٕ پَتہٕ حظ اوس تٔمۍ سُند پھیران پَتہٕ لؠچھے اَسہِ تٔمۍ سٕندِ خٲطرٕ پروز لؠچھے اَسہِ تٔمۍ سٕندِ خٲطرٕ اَسہِ دۆپ سُہ یی تورٕ ییٚلہِ سُہ تورٕ واپَس یی پَننِس سٹیٹس منٛز تٔمِس کَرو أسۍ پتہٕ سُہ گِفٹ ییٚلہِ پَتہٕ حظ تٔمۍ تورٕ آے واریہے لَگ بگ آیہِ تِم وٕہٕرۍ دۄیہِ وٕہٕرۍ آیہِ تِم ؤرۍ یس منز ؤری بعاد دۄیہِ وٕہٕرۍ ؤری بعاد آیہِ پَتہٕ تِم لگ بگ پَننِس سٹیٹس منٛز ییٚلہِ پتہٕ اَسہِ سُہ تٔمِس سۄ پروز دِژ سۄ پویٹری ٲس اسہِ لیٚچھمٕژ ییٚلہِ پَتہٕ اَسہِ سۄ تٔمِس دِژ مٲنۍ تو تٔمِس کٔر پتہٕ اَسہِ پَتہٕ سۄ بٔرتھ ڈییَس پؠٹھ گِفٹ تٔمِس ییٚمہِ دۄہ جَنَم دِن اوس تٔمِس کٔر اسہِ تمے دۄہ سُہ گِفٹ سُہ حظ گوٚو واریاہ خۄش گوٚو سُہ تٔمِس تٔمِس دِژے گرِکؠو خَبَر کۭتۍ تہِ چیٖز تٔمِس أنۍ مٕتۍ گِفٹ مَگَر تٔمِس لۆگُے نہٕ سُہ تیوٗتاہ پَسند لٔگِس نہٕ تیٖتیاہ کینٛہہ یوٗتاہ سُہ سون ہُہ لیوٚکھُن لۆگ تٔمِس پَسند